ییٚتِکۍ لُکھ یِم مین ڈِسٹِکَس مَنٛز روزان چھِ تِم تِمَن چھُنہٕ پٮ۪وان تیوٗتاہ پرٛابلِم فیس کَرٕنۍ کِہیٖنۍ ییٖتیاہ زَن ییٚتِکۍ بیکوٲڈ ایریا چھِ تِمَن چھِ پٮ۪وان واریاہ پرٛابلِم فیس کَرٕنۍ یِتھ کٔنۍ گوٹلی باغ چھِ یا لارِ ہور چھِ کُستام گام چھِنہٕ ایٚکزیکٹ تمیُک ناو پَتہ کِہیٖنۍ یا ناگ وَل ہیوٚر چھِ بابا دریاو دیٖن تَتہِ چھِ رِلیٹِو بہٕ ہٮ۪کہٕ تھوڑا اِلابریٹ کٔرِتھ بابا دریاو دیٖن کیٛازِکہِ مےٚ چھِ مےٚ چھِ تَتیُک پٔرسنٔلی پَتہ تَتہِ کٮ۪ن لُکَن کوٗتاہ چیلینجِز چھِ پٮ۪وان فیس کَرٕنۍ تَتہِ کٮ۪ن لُکَن چھِ گۄڈٕنٮ۪تھٕے ٹرٛانَسپوٹ پرٛابلِم تِمَن چھِ ییٖژاہ ٹرٛانَسپوٹ پرٛابلِم کہِ تَتہِ اگر بٮ۪مار چھُ کانٛہہ گژھان تٔمِس چھُ پیوانِ بِچارس یورَے گۄڈٕ بۄنٕے کَرٕنۍ یُس یہِ مارکیٹ چھِ تِمَن ناگبَل تَتہِ پٮ۪وان گۄڈٕ گٲڑۍ کَرٕنۍ تہٕ سُہ چھِ کھَسان گۄڈٕ تِمَن نِنہِ پَتہٕ چھِ پٮ۪وان سۄ والٕنۍ یِمَن چھِ فُل فُل گٲڑۍ پٮ۪وان کَرٕنۍ کیازِ تِمَن چھِنہٕ ٹرٛانَسپوٹ پرٛابلِم کِہیٖنۍ تِمَن چھِ تور کھَسان گٲڑۍ ژۄن یا پانٛژَن گھنٛٹَن منٛز اَکہِ لَٹہِ سُہ چھِ تیوٗت ٹایم دِوان سِٹاپَس پٮ۪ٹھ اگر تَتھ منٛز کانٛہہ بٮ۪مار آسہِ سُہ آسہِ بیٚیہِ گوٚمُت زیادٕ بٮ۪مار تَتھ منٛز پیٲرۍ پیٲرۍ سُہ یوتَتھ تام تہٕ تٔمِس لگ بگ ہُتھ کٔنۍ چھِ نارمٔلی نَو سَوارِ واتان سوموَس سُہ چھُ کھالان مگر تُرٛواہ ژۄداہ سَوارِ تَتھ سُہ نیرِ نہٕ توٚتام کِہیٖنۍ ییٚلہِ تٔمِس تیٖژاہ سَوارِ یِن أتی چھِ سُہ کھَسان تہٕ بیٚیہِ چھِ تَتہِ کٮ۪ن لُکَن تَتہِ چھُ محلہٕ اَکھ ڈار محلہ چھُ تَتہِ تَتہِ چھِ آبٕچ سختی واریاہ زیادٕ تَتہِ چھِ کینٛہہ نٔو کالنیٖز بَنیمژٕ تِمَن چھِ آبٕچ سختی واریاہ کیٛازِ یُس تَتہِ مَحلہٕ چھُ تِمَن چھُ ناگہٕ آب تِم چھِنہٕ یِمَن دِوان آب رُگیلَر بیسِڈَن پٮ۪ٹھ کِہیٖنۍ کیٛازِ تِمَن چھِ تَتہِ کٮ۪ن لُکَن سارنی باغ تِم چھِ پنٛن۪ن آب سورُے لاگان باغَن یِمَن چھُنہٕ دِوان کِہیٖنۍ وۄنۍ چھِکھ یِہٕنٛدِ خٲطرٕ بَنٲومٕژ کینٛہہ ٹایمہٕ برٛونٛٹھ کۄس تام سِکیٖم سۄ چھَکھ تَتہِ بِجلی کَنال چھِ تَتہِ کۄل اکھ تٔتھۍ بَنٲومٕژ مگر تَتھ تہِ چھِ ہَفتَس منٛز کھالان تِم اَکہِ لَٹہِ آب تہٕ تَتھ تہِ چھُ آسان کالہٕ پَگاہ تِمَن موٹَر خراب گوٚمُت تھوڑا چھِ تِم آب کھالان سُہ چھُ موٹرٕے سَڑان تھوڑا چھِ آب کھالان سُہ چھُ موٹرٕے سَڑان تمہِ وجہ سۭتۍ چھِ تِمَن بِچارٮ۪ن یِوان ہَفتَس منٛز دۄیہِ لَٹہِ آب بہٕ ٲسٕس اَکہِ لَٹہِ گٔمٕژ رِشتہٕ دارَن ہُنٛد مےٚ وٕچھ تَتہِ تِمَن دۄہَن ٲس تِمَن آبٕے کِہیٖنۍ تِمَن اوس نہٕ ٹوٹَلی آب کِہیٖنۍ تِم ٲسۍ کَترٕ کَترٕ کَترٕ کَترٕ آبہٕ کَترو سۭتۍ ٲسۍ تِم بانہٕ چھَلان مطلب ہر کانٛہہ زِندگی یِتھ کٔنۍ بِتاوان تِم ٲسۍ نیران لوٹَن مَنٛز آب اَنان ٲسۍ ناگہٕ پٮ۪ٹھ کۄلہِ پٮ۪ٹھ ٲسۍ نِوان پَلو تَتِکۍ لُکھ چھَلنہِ ییٖژاہ ٲسۍ تِمَن آبہٕ سختی یِوان یا چاروایَن خٲطرٕ ٲسۍ کھالان تَمی کۄلہِ پٮ۪ٹھٕ آب یا پَتہٕ یُتھُے تِمو واریاہ لَٹہِ یِمَن واریاہ لَٹہِ أپیٖل کٔرۍ وۄنۍ ٲسۍ پَتہٕ تھوڑا گۄڈٕ ٲسۍ نہٕ گۄڈٕ ٲسِکھ نہٕ آبہٕ گاڑِ دِوان کِہیٖنۍ تہٕ تَمہِ پَتہٕ ٲسِکھ پَتہٕ اَنان ییٚلہِ باسان اوس داہ دۄہ گٔے پَتہٕ ٲ سِکھ دِوان آبہٕ گٲڑۍ اگر نہٕ زَن آب کھسہِ ہے ہیوٚر کِہیٖنۍ بیٚیہِ یُس تِمَن سُہ آب تِم دِوان چھِ کَنالہِ ہُنٛد آب سُہ چھُ تِمَن دِوان وِد آوُٹ پیوٗرف پیوٗرِفِکیشَن تِمَن چھُنہٕ سُہ پیوٗرِفاے کَران تِم کِہیٖنۍ تِم چھِ ڈایرک سُہ پایپو کِنۍ کھالان ہیوٚر ہیٚرِ چھِ تِمو أکِس جایہِ ٹینٛکی بَنومٕژ پَتہٕ چھِ تِم تِمن ٹینکی تھرٛوٗ بۄن سَپلاے کَران تَتہِ چھِ پرٛیمری سکوٗلَن ہِنٛز تہِ واریاہ پرٛابلِم تَتہِ چھِنہٕ تَتہِ چھُ اَکھ گورمٮ۪نٛٹ سکوٗل سُہ چھُ تَتہِ سُہ شاید تھٲڈ کِنہٕ فورتھَس تَتھ منٛز چھِ زٕ ژورَے بَچہٕ بِچٲرۍ پَران پرٛیٚویٚٹ سکوٗل چھِنہٕ کِہیٖنۍ بیٚیہِ چھِنہٕ تِژھ کانٛہہ فیسَلٹی سکوٗلَن ہِنٛز کِہیٖنۍ نہ چھِ تور کھَسان گاڑِ زیادٕ سکوٗلَن ہِنٛز تَتہِ کٮ۪ن لُکَن چھِ پیوان ضروٗری پَنٕنۍ بَچہِ یا تہِ ماتامال سوزٕنۍ یِتھُے تِم ہایَر سیٚکَنڈری یَن واتان چھِ یا تہِ چھِ پٮ۪وان تِمَن کَرُن روٗم ووٗم بُک بۄن کُنٕے ہیوٚر چھُنہٕ ہٮ۪کان کیٛازِ بَچہِ اگر پیدَل کھسہِ تَپٲرۍ چھِ آسان ہاپتُک ہاپتہٕ سُنٛد تہِ خطرٕ تَپٲرۍ چھِ ہاپَتھ آسان دۄہلہِ کیٛازِ باغ چھِ تَپٲرۍ واریاہ زیادٕ تَتھ چھِ بابا دٔریا دیٖن چھِ واریاہ زیادٕ ہیوٚر تِم چھِ لَگ بگ ناگبَل پٮ۪ٹھ ژور پانٛژھ کِلوٗ میٖٹَر چھِ تِم ہیوٚر سُہ ہیوٚر تہٕ سُہ گام تور کٮ۪ن بَچَن چھِ واریاہ زیادٕ تِمَن چھِ بِچارٮ۪ن پٮ۪وان سوموَس کھسُن وَسُن تہٕ یُس سوموٗ کراے تہِ چھَکھ سۄ چھَکھ واریاہ زیادٕ مطلب سوموٗ چھُکھ ژۄن کِلوٗ میٖٹرَن ہٮ۪وان تٕرٛہَے رۄپیہِ تٕرٛہ تٕرٛہ رۄپیہِ چھُکھ ہٮ۪وان شیٹھ رۄپیہِ دۄہس لَگان ہُتہِ چھِ تَتہِ زیادٕ پیشہ یِمَے مزوٗر وزوٗر تہٕ تِمَن چھِ پٮ۪وان تَمہِ کِنۍ واریاہ مُشکِلاتَن ہُنٛد سامنہٕ پٮ۪وان کَرُن وَندَس منٛز اٮ۪سپیشلی وَندَس منٛز اگر شیٖن چھُ پٮ۪وان واریاہ زیادٕ اَدٕ شِنہٕ مِشیٖن چھَنہٕ یِوان جلدی جلدی شیٖن تُلنہِ کِہیٖنۍ تِمَن چھِ پٮ۪وان گۄڈٕ واریاہ فون کَرناو ناوٕنۍ کٲنٛسہِ اَتھہِ تَمہِ پَتہٕ چھِ شیٖن تُلنہِ یِوان تور چھِنہٕ ہٮ۪کان سُہ ٹیکٹَر چھُنہٕ زیادٕ ہیوٚر ہٮ۪کان سُہ شیٖن ؤٹِتھ کِہیٖنۍ تِم چھِ تیٖتِس ٹایمَس اگر تِمَن بٮ۪مار وٮ۪مار گَژھِ کانٛہہ کینٛہہ تِمَن چھُ سُہ اَکہِ حِساب پٮ۪وان کھکرٕ تورٕ والُن ہَسپَتال تام اَدٕ سُہ چھُ بِچور آسان نٮ۪صفہٕ مُمُت تیٖتِس ٹایمَس تَتہِ چھِنہٕ کانٛہہ ڈایگنوسٹِک فیسَلٹی تِمَن تِمَن چھِنہٕ کانٛہہ ہیٚلٕتھ کِیر سٮ۪نٹَر چھُنہٕ تِمَن تَتہِ یُس تِمَن مطلب اگر تِمَن بٮ۪مار پیٚیہِ گَژھِ کانٛہہ تِمَن چھُ پٮ۪وان ناگ بَل مین چوکَس منٛز وَسُن تِمَن چھُنہٕ تَتہِ کٕہۭنۍ دَوا دُکان یا دَوا وول یا ڈاکٹَر یُس زَن اگر تِمَن بٮ۪مار گژھِ کانٛہہ چاہے تَپھ تہِ کھَسہِ تِمَن چھِ پٮ۪وان وَسُن بۄن ژور پانٛژھ کِلوٗ میٖٹَر بۄن پٮ۪وان وَسُن سُہ تہِ ییٚلہِ گٲڑۍ بَنٮ۪کھ تیٚلہِ چھِ ہٮ۪کان ؤسِتھ نَتہٕ تہِ نَتہٕ چھُ گژھان واریاہ مُشکِلات تَتہِ تَتہِ کِس بٮ۪مارَس بٮ۪مار پیوٚن چھُ گژھان واریاہ مُشکِل کیٛازِ تِمَن چھِ اگر تَتہِ پرٛیشَر ویشَر کھَسہِ کٲنٛسہِ اَدٕ سُہ چھُ بِچور نٮ۪صفَے آسان زِدٕ اَڑووٚتھ تام سُہ چھِ اَڑٕووٚتھ تِمَن چھِ پٮ۪وان واریاہ ویٹ کَرُن گۄڈٕ چھِ کھَسان اورٕ گٲڑۍ تَمہِ پَتہٕ چھُ سُہ تِمَن یورٕ والان پٮ۪ٹھٕ چھِ سُہ بابوٗ سُہ چھُ واریاہ گوٚش سُہ سوموٗ ڈرٛیوَر تِمَن چھِ واریاہ پرٛابلِم گَژھان تہٕ یِم تَتِکۍ تِم لیٖڈَر چھِ تِم چھِ یِوان ووٹ پوٹ منٛگنہِ ییٚلہِ ہسا ووٹَن ہِنٛز ضوٚرَتھ چھِ آسان تِمَن تِم چھِ یِوان ووٹ ووٹ منٛگنہٕ مگر تَمہِ پَتہٕ چھِ تِم گژھان مٔشتی یِمَن غریٖبَن ہُنٛد کہِ یِمو غریٖبَن کۭژاہ پرٛابلِم چھِ پٮ۪وان فیس کَرٕنۍ نہ چھکھ گٲڑۍ نہ کینٛہہ ہُتھ کِنۍ چھِ سٲری مٔزوٗر وۄنۍ چھِ ہَکھ ترٲومٕژ اکھ سومو یِمَن پَزٕ ہَن تِہِنٛدِ خٲطرٕ کینٛہہ فیسَلٹی تھاوٕنۍ تِمَن چھِ واریاہ واریاہ پرٛابلِم پیٚوان فیس کَرٕنۍ واریاہ یِتھ یِتھ گام چھِ گاندَربَل ڈِسٹِرٛکَس منٛز واریاہ زَن یِم بیک وٲڈ چھِ تہٕ یِمَن منٛز واریاہ مُشکِلاتَن ہُنٛد سامنہٕ چھُ پٮ۪وان کَرُن یِم چیٖز چھِ اِفیکٹ کَران سٲنۍ یہِ ڈیلی بیسِز لایفہِ منٛز تہٕ بیٚیہِ چھِ أسۍ کَران کٲم لیک آف ایٚڈوکیٹ سِٹاف تہِ چھُ تَتہِ وایلڈٕ اینِمٕلٕز چھِ واریاہ زیادٕ ہاپَتھ چھِ وَسان یہِ تہِ چھُ ییٚتہِ واریاہ خطرٕ